سٲنِس یَتھ منٛز چھِ کیٛاہ چھِ اَتھ وَنان یِمَے واریاہ قٕسمٕکۍ لُکھ روزان اگر وٕچھو شُپیَنَس منٛز چھِ اگر وٕچھو اَتہِ چھِ روزان کٲشِرۍ چھِ روزان بٔکٕروال چھِ روزان گُجِرۍ چھِ روزان پہاڑی چھِ روزان یِم چھِ روزان یا اگر پَتہٕ وٕچھو یِم کیٛاہ چھِ اَتھ وَنان یِم ہَسا یِم گرٛام لحاظ گرٛامہٕ لِحاظ چھِ را رٲتھٕر ڈار بٹ وٲنۍ یِتھَے کٔنۍ میٖر باقٕے باقٕے چھِ روزان باقٕے چھِ یِمَے پہاڑَن یِمَے بٔکٕروال گُجِرۍ بۄنہٕ چھِ روزَن یِمَے کٲشِرۍ تہٕ لگ بگ چھِ یی